ییٚتہِ چھِ اسہِ واریاہ اَننت ناگ ڈِسٹِرٛکَس مَنٛز چھِ اسہِ ٹرٛانٛسپورٹ ایٚولیبٕل چھُ اسہِ واریاہ تہِ کیٚنٛہہ تھٔمٕژ گورمنٹَن ٲں واریاہَن ڈسٹِرٛکَن مَنٛز چھُ ٲس بَسہٕ تہِ آسہٕ میٚٹاڈار تہِ ٲسۍ سوموٗ تہِ ٲسۍ تَویرا تہِ آسہٕ برٛونٛٹھ ٲسۍ ٹانٛگہ وۄنۍ تِم چھِنہٕ کیٚنٛہہ سٲنِس گامَس مَنٛز چھِ وُنٛکیٚس چھِ سوموٗ چھِ تَویرا چھِ سَتَتھ شیٖتھ آسیٚن ٲں پرٛایویٹ گاڑِ تہِ چھِ واریاہَن چھِ پرٛایویٹ گاڑِ تہِ چھِ ایٚولیبٕل برٛونٛٹھ آسہٕ بَسہٕ کراے ٲس کم ٲں کراے ٲس کم مگر لگَان اوس ٹایم اوس لگَان یِنَس گَژھنَس مَنٛز اوس ٹایم گھنٹہٕ زٕ گھنٹہٕ ترٛےٚ گھنٹہٕ ٲسۍ لگان بَسَن یورٕ تورٕ واتنَس آز چھِ سوموٗ تویرا چھِ یم چھِ اوٚڑ گھنٹہٕ تانۍ چھِ دِوان کراے چھِ تھوڑا زیادٕ مگر ٹایم چھُنہٕ لگَان تیٛوٗتاہ کیٚنٛہہ مگر واریاہ سہولیت چھِ تہٕ واریاہ سہولیت چھِ گَژھان سوموو سۭتۍ تہِ تہٕ تویرا سۭتۍ تہِ چھِ واریاہ سہولیت گَژھان سٲنِس گامَس مَنٛز